ہیلو السلام علیکُم اَوا تُہۍ چھُوا ٹھیٖک مےٚ ہَسا اوس یہِ باغ کٕنُن تہٕ تُہۍ ؤنِو کیٛاہ دِیِو تُہۍ ریٹھاہ ویٹھاہ مال چھُ واریاہ اَصٕل مےٚ چھِ پیٹٮ۪س ترٛےٚ ساس چھِ مےٚ لگ بگ مےٚ چھُ یہِ رٕکھَل ڈِلشَس تہِ چھُ مےٚ تہٕ یہِ تہِ کُلوٗ تہِ چھُ اَسہِ

نہ تُہۍ ؤنِو مےٚ کٕلُوَس کیٛاہ دِیِو تُہۍ مےٚ نہ شےٚ ہَتھَے چھُ کَم تویتہِ ؤنِو اَمہِ کھۄتہٕ ہیوٚرُے ؤنِو مےٚ چھِ اَتھ لاگَتھ لگان دوا چھُ لَگان کۭتِس مےٚ اَتھ کھاد چھُ لَگان مےٚ بہٕ تہِ اچھا یَتھ ڈِلشَسَس کیٛاہ دِیِو تُہۍ مےٚ سِکیب چھَنہٕ کِہیٖنۍ نہ چھِ مےٚ چِترا وِترا چھَنہٕ کِہیٖنۍ چھَنہٕ بہ مان ژٕ اَصٕل ژوٗنٛٹھۍ چھُ مےٚ بیٚیہِ چھِ مےٚ ألفٕے یوت مال اَوا اچھا نہ وۄنۍ تویتہِ لاگَتھ چھو تۄہہِ چھو پَیی پانہٕ لاگتھ چھِ لگان کھاد چھُ لگان دوا چھُ مےٚ لگان دوا چھُ مےٚ تَتھ لوٚگمُت ژَتجی ساس لوٚگ مےٚ وٕنیُک تام دوا نَو پوشی کَرِ مےٚ باغَس وٕنیُک تام دوا مےٚ چھُ لاگَتھ ییٚکیٛاہ مےٚ تہِ موزوٗرۍ نَے لَگِوٕ موزوٗر لَگہِ موزوٗر لہ موزوٗرۍ لگِوٕ نہٕ تۄہہِ کیٚنٛہہ موٚزوٗرۍ لگہِ مےٚ مطلب مے چھِ بَرٕنۍ تہٕ بٔے بَرَکھ تِم پانَے پیٹہِ ویٹہِ اَمہٕ بہٕ یورَے تۄہہِ چھُو بَس مےٚ مےٚ چھُ یِہَے کُننُے یوت وۄنۍ بہٕ دِمو تۄہہِ وٲلِتھ تہِ اگر تُہۍ مٲنِو بہٕ دِمو تۄہہِ بٔرِتھ تہِ وٲلِتھ تہِ پَتہٕ ہیٚیِو تُہۍ مطلب پیٖٹۍ ہیٚیِو تُہۍ بٔرِتھ دِمو تۄہہِ بہٕ پیٖٹۍ آ بیٚیہِ حظ چھِ اَسہِ یِم ترٛیلہٕ ویلہٕ تہِ چھِ اَسہِ تہٕ اگر تُہۍ رٔٹِو ترٛیلہٕ ویلہٕ تُہی ؤنِو ریٹ ترٛیل کٔہۍ گژھِ تہٕ اَوا ڈَبنہٕ یے بَرو ڈَبنٕے چھِ تِم بَران آ آچھا دَپ یِہوٚے ریٹ نا أسۍ تہِ کَران اَمی موٗجوٗب رۄپیو دَہو موٗجوٗبٕے مطلب اَسہِ ووٚنوٕ اَوَے تۄہے اَسہِ دوٚپ گۄڈٕ وَنو أسۍ تۄہے ہیٚیِوا تُہۍ باغ میون تہٕ اَوا حضرَت بَل چھُنہٕ اَسہِ کیٚنٛہہ نہ اَسہِ چھِ بیٚیہِ یِم گہِ یِم گولڈَن چھِ اَسہِ بیٚیہِ گولڈَن اَوا بیٚیہِ چھِ اَسہِ یِم مہرٲجی تہِ آوا اَوا بیٚیہِ چھِ اَسہِ یِمَے مہرٲجی اگر تُہۍ ہیٚیِو تہٕ مہرٲجی ڈَبہٕ دَہ تٕرٛہ تہِ نیرن مہرٲجی دیٖتو تُہۍ مٕتۍ ژور ہَتھ پی مطلب ڈَبَس یا پَیٹہِ منٛزٕے بَرو تہٕ کیٚنٛہہ چھُنہٕ تہِ چھُنہٕ کیٚنٛہہ اۭں دَپ کُلُوَس دِیِو تُہۍ یِہوٚے سَتھ ہَتھ دَپ کُلُوَس دِیِو تُہۍ یِہوٚے ژور ہَتھ تام نا مال چھُ مےٚ ٹھیٖک نہ چھُ مےٚ سِکیب کُنہِ نہ چھِ مےٚ کینٛہہ نہ چھُم واریاہ صاف مال پیٹٮ۪س ترٛےٚ ساس چھِ مےٚ لگ بگ نہ سۄ چھَنہٕ کیٚنٛہہ سُہ تہِ چھُنہٕ تَتہِ کیٚنٛہہ تُہۍ دِیِو حظ پَتہٕ نظر پانہٕ تہِ تۄہہِ ییٚلہِ پَتہٕ پَسنٛد ییٖوٕ تہٕ تُہۍ ہیٚکِو اَدٕ یِتھ میون باغ اَوا تُہۍ تہِ گٔژھِوٕ رۄپیہِ دَہ زینٕنۍ بہٕ تہِ گٔژھٕس زینٕنۍ چھُنا ٹھیٖک فٲہِدَے گژھِ واتُن تۄہہِ چھو پَے یَتھ کوٗتاہ خرچات چھِ یِوان آز تہٕ اَچھا تُلِو دِ وۅنۍ دیٖزیو تُہۍ تیٚلہِ نَظر تیٚلہِ ییٖوا تُہۍ پگاہ نظرِ وۅنۍ اچھا تُلِو بِہِو خۄدایَس حوال